شُپین چھُنہٕ زیادٕ تَتہِ چھےٚ نہٕ زیادٕ یِم لوکل ہاوسِنگ چھُ تَتہِ واریاہ اَصٕل تَتہِ چھِ بٔڑ بٔڑ لُکھ روزان یِم رۄپیہِ وٲلۍ لُکھ چھِ تِمن چھُ دُپوٗر اَڈین مکان اَڈین ترٛےٚ پوٗر زیادٕ چھُ تِمن موڈٲرنٕے مکان نَیہِ ڈِزاینٔکۍ مکان مَگر اَگر تَتہِ ٲ حِسابہٕ وُچھو رینٹہٕ حِسابہٕ رینٹہٕ حِسابہٕ تہِ چھُ نہٕ تَتہِ توٗتاہ تہِ مارکیٹ کیٚنٛہہ تِکیازِ سُہ چھُنہٕ اِنڈسٹریل ایریا کیٚنٛہہ خاص کیٚنہہ تَتہِ چھِ لُکھ یِہوے زٔمیٖن دٲری ؤمیٖن دٲری باغن واغن سۭتۍ کران زیادٕ تر تہٕ تَمہِ موٗجوٗب چھِ تتہِ ہاوُس سن ہنٛز کِرایہِ یِمن گرن ہنٛز کِرایہِ مکانن کِرایہِ واریاہ کَم یِہوے زٕ ساس ڈاے ساس ریٚتَس تَمہِ علاوٕ نہٕ کیٚنٛہہ تہٕ تَتہِ چھِ زیادٕ مَگر یِم نٔے نٔے ہَوُس زٕ پور ترٛےٚ پور چھِ ہوُس سُہ چھُ اَصٕل ترقی یافتہٕ ڈِسٹرک ضعلہٕ مَگر ہُمہِ حِسابہٕ اَگر أسۍ وُچھو کہِ اُور آل چھُ تَتھہٕ مارکیٹس پٮ۪ٹھ اثرا وَسرا اَمہِ سۭتۍ کانٛہہ